میٛٲنۍ ہابی چھےٚ جیسے کھو کھو چھےٚ سۄ چھِ مےٚ واریاہ زیادٕ پَسنٛد گژھان گِنٛدٕنۍ یا زیادٕ کھۄتہٕ زیادٕ یا یہِ کہِ کَبَڈی چھِ گِنٛدان سُہ تہِ چھِ مےٚ واریاہ زیادٕ پَسنٛد سۄ ہابی بیٚیہِ پَرُن زیادٕ کھۄتہٕ زیادٕ اَگر کانٛہہ زیادٕ پَرُن چھُ آسان مگر تَتھ منٛز پَتہٕ واریاہ زیادٕ ڈیٖپ گژھُن تَتھ تَمہِ کِس بارَس منٛز واریاہ زیادٕ زانُن سُہ چھُ مےٚ گژھان واریاہ زیادٕ خۄش اگر کانٛہہ تہِ ٹاپِک آسہِ مثلن کانٛہہ تہِ ٹاپِک رَٹہون أسہِ تہٕ پَتہٕ تَتھ مُتعلِق واریاہ زیادٕ زانُن یہِ کِتھٕ کٔنۍ آو جیسے کہِ اگر أسۍ وَنو اگر أسۍ پَران چھِ کُنہِ وِز ہاٹٕچ کیٚنٛہہ پَرو أسۍ بہٕ چھَس نہٕ پٮ۪ٹھٕ پٮ۪ٹھٕ اَگر مےٚ آسہِ بہٕ پَرنہٕ ژھوٚرُے یِتھٕے کنۍ پٮ۪ٹھٕ پٮٹھٕ ہاٹٕچ کیٚنٛہہ بہٕ پَرٕ تَتھ سورُے تَتھ کَپٲرۍ چھےٚ یِم رَگہٕ یِوان یِم کَپٲرۍ چھےٚ خوٗن نِوان یِم کَپٲرۍ چھا خوٗن اَنان تَتھ پَرٕ بہٕ تِم سورُے تَتھ کَپٲرۍ چھِ سِگنَل کَپٲرۍ چھ تَتھ گژھان تہٕ مےٚ چھِ گژھان سُہ واریاہ زیادٕ خۄش تہٕ واریاہ زیادٕ سٔرنِس سٲنِس منٛز ڈیٖپ ریٖڈِنٛگ تَتھ کَرٕنۍ واریاہ زیادٕ سرٛوٚن پَرُن سُہ چھُ مےٚ گژھان واریاہ زیادٕ خۄش تَتھ مُتعلِق کُنہِ چیٖزَس مُتعلِق واریاہ زیادٕ پَرُن سُہ چھُ مےٚ واریاہ زیادٕ خۄش گژھان یا کھو کھو چھُ مےٚ پَسنٛد تَتھ رِلیٹِڈ سورُے تٔمۍ تَتھ مُتعلِق سورُے پَتہٕ آسُن چھُ مےٚ گژھان خۄش اَتھ کُس تَتھ چھِ آسان تِم ڈَبہٕ بَناوٕنۍ تَتھ کُس ڈَبہٕ چھُ آسان تَتھ کَر چھُ آسان کَمہِ ٹا کَمہِ وِزِ ہٮ۪کو اِنسان کُس بوج کُس بٲج کمہِ وِزِ ہٮ۪کہون أسۍ آوُٹ کٔرِتھ تہٕ تَتھ مُتعلق تہِ چھِ مےٚ گژھان سورُے زانُن خۄش تَتھ متعلِق سُہ اِنٹرٛسٹ آسُن سُہ چھُ مےٚ گژھان واریاہ خۄش بیٚیہِ کَبَڈی سُہ چھُ مےٚ واریاہ زیادٕ پَسنٛد گیم تَتھ منٛز چھُ تَتھ چھُ مَزٕ یِوان گِنٛدنَس یا برٛونٛہہ ٲسۍ گِنٛدان زیادٕ گَرمَس تِمَن کَترٮ۪ن ٲ سۍ کَران تِمَن کَترٮ۪ن سَتھ کَترِ ٲسۍ تھاوان مگر اَز چھُنہٕ سُہ زیادٕ گِنٛدان کِہیٖنٛۍ تہِ نہٕ سۄ گیم تہِ ٲسۍ مےٚ واریاہ زیادٕ پَسَنٛد تَتھ کَمۍ تَتھ گِنٛدنٕچ تَتھ گِنٛدن ترٛایہِ تَتھ منٛز تہِ اوس مےٚ یِوان واریاہ زیادٕ مَزٕ تَتھ ٲسی شام وقتَس گِنٛدان تَتھ اوس پَتہٕ شام وقتَنَس گِنٛدنَس یِوان مَزٕ شام پَتہٕ ٲسۍ گِنٛدان تِمَن گیمہٕ مگر تَتھ گیم چھُنہٕ اَز زیادٕ گِنٛدان کِہیٖنٛۍ تہِ نہٕ تہٕ اَز چھُ زیادٕ أتھۍ کھو کھَس چھِ اَز گِنٛدان یا جال بیٹ چھُ تہٕ سُہ تہِ چھُ مےٚ واریاہ زیادٕ پَسنٛد جال بیٹ وُنکٮ۪ن چھِ یِوان نیٚبر سوزنہٕ اِنٹَرنیشنَل لیٚولہِ پٮ۪ٹھ چھِ وُنکٮ۪ن یِوان ییٖتاہ گیمہٕ گِنٛدنہٕ تَتھ مَنٛز چھِ یِوان واریاہ سوزنہٕ تِتھٕے کٔنۍ چھےٚ مےٚ سۄ گیم تہِ واریاہ زیادٕ پَسنٛد جال بیٹ گیم سۄ چھِ مےٚ واریاہ زیادٕ خۄش گژھان مگر زیادٕ تَر چھِ یِمو منٛز مےٚ یِہَے پَرنُک زیادٕ پَسنٛد یا فونَس منٛز کُنہِ مُتعلِق زیادٕ زانان بہٕ چھَس پَتہٕ تَتھ رِلیٹِڈ کَڈان اگر مےٚ سُہ پَتہٕ آسہِ نہٕ تٔمۍ ہاٹَس مُتعلق کانٛہہ تہِ مےٚ اگر پرٛابلِم روزِ کانٛہہ تہِ سَختی روزِ بہٕ چھَس پَتہٕ فون پٮٹھٕ کَران سُہ بہٕ کَڈٕ تہٕ بہٕ چھَس تتھ سورُے کَنفیوٗجَن کَران دوٗر تاکہِ مےٚ روزِ نہٕ یہِ کِہیٖنٛۍ تَوے چھِ مےٚ ریٖڈِنٛگ سُہ چھُ سا چھِ مےٚ واریاہ زیادٕ پَرُن پَسنٛد تہٕ اَمے حِساب أمۍ طرفہٕ اَمے حِساب چھےٚ مےٚ واریاہ زیادٕ اَمہِ کھۄتہٕ تہِ گیمہٕ یِم چھےٚ باقٕے تہِ چھےٚ یِمہٕ یا یِم چھِ سۄ رَزِ لَمُن اَکہِ اَنٛدٕ اَڑٮ۪ن اَکہِ اَنٛدٕ بیٚیہِ تِم سۄ سۄ گیم تہِ ٲسۍ مےٚ واریاہ زیادٕ خۄش گژھان تَتھ گیٚمہِ تہِ ٲسٕس بہٕ واریاہ زیادٕ ماے بَران سۄ ٲس مگر برٛونٛہہ گِنٛدان اَز چھَنہٕ تِم گیٚمہٕ یِوان زیادٕ گِنٛدنہٕ کِہیٖنٛۍ تہِ نہٕ اَز چھُ گِنٛدان ییٚتہِ کھو کھووہَس چھِ گِنٛدان یا ک کَبڈی چھِ گِنٛدان یا کَمہٕ کرَم بوڈ چھِ گِنٛدان یا بیٹَس بالہِ چھِ گِنٛدان زیادٕ اَز مگر تَتھ چھِ زیادٕ لٔڑکَن یِوان مَزٕ تہٕ تَتھ چھُنہٕ یِوان کورٮ۪ن خاص مَزٕ کیٚنٛہہ تہٕ بیٚیہِ کیٛاہ بیٚیہِ چھِ یِمے باقٕے گیمہٕ تہِ یِم چھےٚ ٹایکانٛڈو چھےٚ گیٚمہٕ وُنکٮ۪ن یِم کورِ چھےٚ گِنٛدان مگر میانہِ خٲطرٕ چھےٚ مےٚ باسے پنٕنہِ خٲطرٕ واریاہ زیادٕ بہتر یَتھ منٛز یتھ خٲطرٕ ییٚمہِ سۭتۍ بہٕ برٛونٛہہ چھَس پَکان ییٚمہِ سۭتۍ میٛون دٮ۪ماغ چھُ تازٕ گژھان ییٚمہِ سۭتۍ میٛٲنۍ وُستخانہٕ چھِ دٔرۍ گژھان سۄ گیم باسے مےٚ یِہَے یِمے اَکھ یِہَے جال بیٹٕس گِنٛدُن اَمہِ سۭتۍ چھُ اِنسان دورٕ دورٕ کَران خوٗن تہِ چھُ اورٕ یورٕ گژھان تہٕ اَمہِ سۭتۍ چھِ پَتہٕ بُتھِس تہِ چھِ دورٕ دورٕ ییٚلہِ خوٗنَن تہِ کوٚر پَتہٕ چھِ گژھان سٲری وُستہٕ خان چھِ دٔرۍ گژھان تاپَس چھِ گِنٛدان تہٕ تاپھ تہِ چھُ پانَس پٮ۪ٹھ پٮ۪وان تَمہِ سۭتۍ یا کَبڈی چھِ گِنٛدان تمہِ سۭتۍ تہِ چھُ اگر لَگان تہِ چھُ مگر دوٚر تہِ چھِ اِنسان گژھان تمہِ سۭتۍ تہِ چھُ اِنسان واریاہ زیادٕ ٹھیٖک روزان یا کھو کھو چھُ اِنسان گِنٛدان تمہِ سۭتۍ تہِ چھُ وُستہٕ خان واریاہ زیادٕ دٔرۍ گژھان یا اگر اِنسان پَران چھُ تَمہِ سۭتۍ چھُ اِنسانَس واریاہ زیادٕ تعلیٖم حٲصِل گژھان پَتہٕ چھَس لَگان پرٛتھ کُنہِ چیٖزٕچ اگر سانہِ سٲنِس جِسمَس منٛز کُس چیٖز کَتٮ۪تھ چھُ کۄس ہارٹ اَگر چھُ یہِ کَتٮ۪تھ چھُ یہِ کمہِ خٲطرٕ چھُ اِنسانَس چھُ پرٛٮ۪تھ کیٚنٛہہ لَگان تَمہِ سۭتٮ۪ن پے اگر اِنسان اَصٕل پٲٹھۍ پَران چھُ یہِ تہٕ تَوَے چھِ مےٚ واریاہ زیادٕ خۄش گژھان یِم گیٚمہٕ گِنٛدنہِ یِمو سۭتۍ چھِ واریاہ زیادٕ سٲری دٲدۍ چھِ ژَلان یِمو سۭتٮ۪ن یا اگر ڈِپرٛٮ۪شَن چھُ اِنسانَس گژھان تہٕ پَتہٕ گوٚژھ اِنسان یِمہٕ گیٚمہٕ گِنٛدنہِ اَمہِ سۭتۍ چھِ گژھان دوٗر سَمجھٕے چھُنہٕ پَتہٕ یِوان مطلب اِنسانَس بہٕ کِتھٕ کٔنۍ گوٚوُس مطلب یِمو گیمو نِش یِمو گیمو سۭتۍ کِتھٕ کٔنۍ روٗدُس بہٕ خۄش یِم چھِ واریاہ زیادٕ خۄش تھاوان فریٚش چھےٚ یِم گیٚمہٕ تھاوان سکوٗلَن مَنٛز تہِ چھِ یِوان گیمٕز ڈے چھُ یِوان تھاونہٕ یا کٲجَس چھِ تھاوان سۄ گیم پَتہٕ چھِ دِوان جال بیٹ وال بیٹ یا سۄ رَز چھِ دِوان یتھ روٗپسَس چھِ یِوان گِنٛدنہٕ تَمے موٗجوٗب چھےٚ مےٚ تہِ واریاہ زیادٕ گیم پَسنٛد یِم ساریٚے گیمہٕ یِمو سۭتۍ چھِ اِنسان واریاہ زیادٕ ٹھیٖک روزان یِم سارے أزکہِ وَقتہٕ یِم دٮ۪ماغَس منٛز یِم پرٛابلِم چھےٚ گژھان دٮ۪ماغَس چھِ گژھان ڈِپرٛٮ۪شَن چھُ گژھان یا بَدل اینٛزایٹی چھےٚ گژھان یا بدل کانٛہہ پرٛابلِم چھےٚ گَژھان تِم چھےٚ گَژھان یِمو یِمو گیمہٕ گِنٛدنہٕ سۭتٮ۪ن دوٗر بیٚیہِ چھِ اِنسان سیوٚد روزان تاپَس برٛونٛہہ کَنہِ تاپَس سۭتۍ چھِ پَتہٕ یِمے وِٹیمِن چھِ آسان وِٹیمِن ڈی چھُ آسان تاپَس منٛز سُہ تہِ چھُ میلان اِنسانَس تہٕ بیٚیہِ چھُ فر۪ٛش تہِ چھِ گژھان باقیَن گیمَن ہٕنٛز پرٛیکٹِس تہِ چھےٚ گژھان تَمہِ سۭتٮ۪ن تہٕ مےٚ چھِ گَژھان یِم گیمہٕ واریاہ زیادٕ خۄش گِنٛدنہِ